میٛٲنۍ فیملی منٛز چھِ أسۍ چھِ ٹوٹَل سٮ۪وَن أسۍ چھِ ٹوٹَل سَتھ یَتھ منٛز یِمَن منٛز چھِ میٛٲنۍ زٕ بٲے مول موج نانۍ تہٕ بٔڈۍ بَب فیملی یۄس چھےٚ سۄ چھےٚ واریاہ زیادٕ اِمپاٹَنٛٹ تِکیٛازِ ہرکینٛہہ دُکھ وُکھ یہِ تہِ أسۍ سُہ چھِ أسۍ فیملی سۭتی شِیَر کَران زیادٕتَر سپوٹِو یۄس چھِ مےٚ فیملی منٛز سُہ چھِ مےٚ موج سُہ چھِ مےٚ ہرکیںٛہہ چیٖزَس منٛزَن چاہے کینٛہہ تہِ لایفہِ منٛز گٔژھۍ تَن مےٚ سۄ چھِ مےٚ تَتٮ۪سَن واریاہ زیادٕ سپوٹ کَران بیٚیہِ یُس فیملی امہِ وغٲر تہِ سُہ چھِ وایاہ اِمپاٹَنٛٹ تِکیٛازِ یُس أسۍ اٮ۪نجایمٮ۪نٛٹ اَکھ لایفہِ ہُنٛد چھُ سُہ چھِ أسۍ پنٛنٮ۪ن سۭتۍ کَران یُس اَسہِ واریاہ زیادٕ مٮ۪مری چھِ بَنان باقٕیو چیٖزو کھۄتہٕ یُس ساروی چیٖزو منٛز یَتھ ویلیوٗ چھِ فیملی ییٚلہِ اَکہِ لَٹہِ اگر فیملی رٲو یہِ ہیٚکہِ نہٕ بیٚیہِ مِلِتھ پونٛسہٕ دَولَت رایہِ سُہ ہٮ۪کو أسۍ بیٚیہِ أنِتھ مگر فیملی رایہِ سۄ ہٮ۪کہِ نہٕ مِلہِ نہٕ اَسہِ بیٚیہِ کینٛہہ زیادٕ یُس سٲنۍ گرٛینٛڈ پیرٮ۪نٛٹٕز چھِ زیادٕ یِم یُس چھُ آسان یہِ چھِ اَکھ مطلب اَکھ پیٖریَڈ آف لایفہِ تَر آسان پَتہٕ چھِنہٕ آسان یِم کِہیٖنۍ أسۍ اِسلیے یُس أسۍ یِمَن سۭتۍ کینٛہہ موٗمٮ۪نٛٹ کٔر سُہ چھِ أسۍ واریاہ اِمپاٹ آسان یَتھ منٛز یِم پںٕنۍ لایف چھِ اَسہِ سۭتۍ شِیَر کَران ییٚمہِ سۭتۍ اَسہِ واریاہ زیادٕ نصیٖحت چھِ مِلان فرٮ۪نٛڈسو منٛز اگر بہٕ وَنہٕ زیادٕتَر مےٚ چھِ واریاہ زیادٕ فرٮ۪نٛڈٕس یَتھ منٛز مےٚ کُلوزلی چھِ زٕ فرٮ۪نٛڈٕس اَربیٖنا تہٕ عایشہ تِم چھِ واریاہ زیادٕ اَصٕل ایٖماندار نہ تٕم چھِ دوٚنوَے وٕنۍکٮ۪نَس اٮ۪م بی بی اٮ۪س کَران تِم تِہِنٛدۍ لایفہِ منٛز تہِ آ ہیوٚچھ مےٚ واریاہ کینٛہہ تِکیٛازِ یۄس تِمو ہاڈ وٲک کٔر تیٚمۍ ہیوٚچھ مےٚ تہِ زِ لایفہِ منٛز کینٛہہ کینٛہہ چیٖز آسہِ ضوٚرَتھ تَتھ خٲطرٕ کوٗتاہ مطلب محنت چھِ اَسہِ کَرٕنۍ بیٚیہِ ییٚلہِ تہِ أسۍ اَکھ ٹایم سپٮ۪نٛڈ أسۍ کَران أسۍ ٲسۍ تَِم ٲسۍ ہمیشہ مےٚ پرنَس متعلقٕے وَنان ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ ہٮ۪لٕپ ٲسۍ مِلان زیادٕ ٹٮ۪نتھ ٹُوٮ۪لتھَس منٛز ییٚمہِ ویٖزَن کووِڈ لاکڈاوُن اوس مےٚ اوس نہٕ کٕہٕنۍ تہِ ہٮ۪لٕپ کَرنہٕ خٲطرٕ تمہِ وِز کٔر مےٚ تِمو واریاہ زیادٕ ہٮ۪لٕپ بیٚیہِ چھِ مےٚ تِم واریاہ زیادٕنَس ییٚلہِ تہِ أسۍ یِکوَٹَے ٲسۍ آسان تِم ٲسۍ مےٚ اَصٕل اَصٕل مِلان نَتہٕ بَدلیو نَتہٕ باقٕیو فرٛٮ۪نٛڈسو کھۄتہٕ یا اَزکَل ییٚلہِ تہِ أسۍ وٕچھان چھِ فرٛٮ۪نٛڈ سٕرکل چھِ زیادٕتَر کاز آسان اَکھ شُر دَربٕدَر گژھنہٕ خٲطرٕ مگر بہٕ ہٮ۪کہٕ نہٕ مطلب شُکرُے کٔرِتھ خۄداے سُنٛد زِ مطلب تِم کۭژاہ اَصلہِ چھِ تِکیٛازِ وٕنۍکٮ۪ن بہٕ ہٮ۪کان چھَس تِہِنٛز اٮ۪گزامپٕل بیٚکِس دِتھ زِ تِم کۭژاہ اٮ۪وریج ٲسۍ تہٕ وٕنۍکٮ۪نَس کوٗتاہ مطلب عہدٕ کموو تِمو تِم چھِ واریاہ زیادٕ اَصلہِ کورِ